سٲنِس علاقس منٛز چھِ ساروی کھوتہٕ زیادٕ بٔڑۍ وۄپداونہٕ یِوان فَصٕل سُہ گوٚو اَکوے تِم گٔیے ژوٗنٹھۍ فَصٕل یِم ژونٛٹھۍ فَصلٕے چھِ اَسہِ ساروی کھۄتہٕ زیادٕ فٲیدٕ تہِ دِوان تِکیازِ کہِ سٲنۍ ساروی کھۄتہٕ زیادٕ مطلب زینُک سۄ پۄنٛسہٕ چھِ أتھۍ پٮ۪ٹھ کران دارمَدار تِکیازِ اَسہِ چھِ ییٚتہِ ژوٗٹھٮ۪ن پٮ۪ٹھٕے ساروٕی کھۄتہٕ زیادٕ پۄنٛسہٕ یِوان یا ژوٗنٹھٮ۪ن پٮ۪ٹھٕے چھِ أسۍ دارمدار کران یہِ چھُ سون فَصٕل تہٕ أتھۍ پٮ۪ٹھٕے چھِ أسۍ نَفا تہٕ کران حٲصِل تہٕ أتھۍ پٮ۪ٹھٕے چھِ أسۍ پَنٕنہِ زنٛدگی ہُنٛد یہِ پَکناوان پَنٕنہِ زنٛدگی پِکناوان تہٕ یِہوے چھِ ساروی کھۄتہٕ زیادٕ ییٚتہِ وۄپداونہٕ یِوان سٲنِس علاقَس منٛز خاص کر تہٕ شوپِینَس مںز شوپِینُک ژوٗنٛٹھ چھُ مشہوٗر تہٕ شوپِینَس مںٛز چھِ لُکھ ژوٗنٹھٮ۪ن پٮ۪ٹھٕے دارمَدار کرن تہٕ اَتہِ چھُ فٲیدٕ تہِ ژوٗنٛٹٹھٮ۪ن پیٚٹھ یِوان